گۄڈٕنچہِ کنٹری گٔے سٲنۍ کنٹری اِنڈیا ییٚمِچ راجدھانی نیو دہلی دۄیِم گٔے جاپان أمِچ راجدھٲنی ٹوکیو ترٛیم گیٚے کزاکستان ییٚمِچ راجدھٲنۍ استانیہِ ژوٗرم گٔے کینیا ییٚمِچ راجدھٲنی نِروبیا چھِ پونٛژھم گیٚے کزاکس کٔریا کزاکستان ییٚمٕچ راجدھٲنی بس بٔشک چھِ